ہیٚلو اسلام وعلیکُم بہٕ حظ چھَس آ چِیَرمین اکہِ سکوٗلٕچ پرایویٹ اِنَسٹیوشَن اَسہِ حظ ٲس بَچَن وَردی تھاوٕنۍ تُہۍ چھُوا اسگَر یوٗنِفام ہاوسہٕ پیٚٹھٕ کولگامہِ پیٚٹھٕ أسۍ حظ چھِ ہور ژول گامہِ سایڈس سکوٗل اَکھ یہِ حظ کرٛیٖسیٚنٛٹ پَبلِک سکوٗل آہَن حظ آہَن حظ اَسہِ چھِ بَچہِ پانٛژھ شےٚ ہَتھ حظ تِہٕنٛدی خٲطرٕ آہَن حظ چیٚکہِ منٛز چھُو نا چیٚکہِ مَنٛز بیٚیہِ پیٚٹھٕ ما حظ آسن گَردَن وَلہٕ نٕکۍ نِقاب وِقاب گرٛیٖن کَلَر گَژھیٛا اَویلٕبٕل ییٚتھۍ نَمبَرس حظ ییٚتھۍ نَمبرَس ترٛٲوِو تُہۍ کُس کُس کَلَر چھُ سُہ ترٛٲوِو تُہۍ ییٚتھۍ نَمبرَس واٹٕس اَیٚپَس أسۍ کَرو چۅیِز تہٕ بیٚیہِ کَرَو ریٹ ویٹ تہٕ أسۍ یِمو ژٔنٛدروار آہَن حظ اَدٕ حظ اسلام وعلیکُم